اَکھ ایپ چھَ مِنترٛا ایپ سۄ چھےٚ واریاہ اَصٕل سۄ چھےٚ آنلاین مطلب أسۍ چھِ تا تَمہِ پٮ۪ٹھ چیٖز کَران بَے آنلاین تہٕ تَمیِکۍ اٮ۪ڈؤٹیٖزمٮ۪نٛٹ وٕچھۍ مےٚ واریاہ مطلب چاہے وہ مطلب چاہے سُہ موبایلَن پٮ۪ٹھ چھِ چاہے سُہ وٕنۍ ٹی وی یَن پٮ۪ٹھ چھِ ہر کُنہِ پٮ۪ٹھ ٲسۍ تَمِکۍ اٮ۪ڈؤٹیٖزمٮ۪نٛٹ یِوان مِنترٛا منترٛا تہٕ مےٚ مےٚ سوٗنٛچ کہِ بہٕ تہِ بہٕ تہِ کَرٕ مِنترٛاہَس پٮ۪ٹھ کینٛہہ آڈَر تہٕ یُتھُے مےٚ مِںترٛا کھُلیوو تہٕ مےٚ کوٚر تَتہِ اَکھ پٮ۪نٛٹ آڈَر مےٚ بوٗز مطلب امہِ بروںٛہہ بوٗز مےٚ پٮ۪نٛٹ کرنہٕ آڈَر بروںٛہہ بوٗز مےٚ مطلب اَمیِکۍ اٮ۪ڈؤٹیٖزمٮ۪نٛٹ وٕچھ مےٚ پوسٹٕز وٕچھۍ مےٚ مطلب رِوِو مطلب اَمیِکۍ کہِ مطلب فیٖڈبیک وٕچھۍ مےٚ کِتھ چھِ وٲتۍمٕتٮ۪ن تہِ مطلب فیٖڈبیکَس منٛز وِچھ مےٚ کہِ یِمَن چھُ یہِ مطلب یِم چھِ واریاہ مطلب واریاہ زیادٕ اَصٕل مطلب پَلو کٕنان چاہے مطلب ہر قٕسمٕکۍ پَلو چاہے ووٗمٮ۪ن چھِ مٮ۪ن چھِ ہر قٕسمٕکۍ پَلو شوٗز چھِ یا سٕنیٖکٲرٕز چھِ وَٹ اٮ۪وَر مطلب ہر قٕسمٕکۍ پَلو چھِ یِم کٕنان تہٕ مطلب یہِ تہِ اِنسانَس ضٔروٗرت چھےٚ نیٖڈٕز چھِ مطلب پرٛایویٹ نیٖڈٕز یا تِم چھِ یِم کٕنان واریاہ زیادٕ اَصلِس ریٹ ریٹَس منٛزَن تہٕ مےٚ مےٚ بوٗز کہِ یِم چھِ واریاہ اَصٕل مطلب یُہُنٛد کَپُر چھُ واریاہ زیادٕ اَصٕل یِوان یُتھ مطلب وٕچھان چھِ أسۍ موبایل پٮ۪ٹھ تمہِ کھۄتہٕ زیادٕ بٮ۪ٹَر چھِ یِوان ییٚلہِ أسۍ یہِ آڈَر چھِ کَران تہٕ أمیُک مطلب کا کالِٹی تہٕ کانٹٕٹی واریاہ زیادٕ زبردَس تہٕ مطلب مےٚ وٕچھ یِہٕے فیٖڈبیک تہٕ مگر مطلب مےٚ تہِ ووٚن بہٕ تہِ کَرٕ کینٛہہ آڈَر تہٕ مےٚ کوٚر مےٚ اوٚن اَمی مِنترٛا پٮ۪ٹھ کوٚر مےٚ پٮ۪نٛٹ آڈَر یہِ مطلب یُتھُے مےٚ پٮ۪نٛٹ آڈَر کوٚر ڈیٚلِوَر ووت سُہ پنٛنِس ٹایمَس پٮ۪ٹھ وِدِن ٹوٗ ڈیز مطلب واریاہ زیادٕ اَصلِس ٹایمَس پٮ۪ٹھ تہٕ بیٚیہِ تمیُک یُس کَپُر اوس سُہ اوس واریاہ زیادٕ اَصٕل واریاہ زیادٕ اَصٕل یُس بیٚیہِ مےٚ سُہ کَلَر وٕچھ سُہ تہِ ووت اَصٕل یُس مےٚ سایز اوس کوٚرمُت آڈَر سُہ ووت تمی حِسابہٕ مطلب سُہ گوٚو مےٚ فِٹ تہٕ واریاہ زیادٕ شُکُر گُزار چھَس بہٕ یِمَن مِنترٛا والٮ۪ن ہُنٛد مطلب واریاہ زیادٕ اَصٕل پرٛوڈَکٹ ووت مےٚ تہٕ مےٚ اوس نہٕ ییٖژاہ وۄمید کٔرمٕژ کینٛہہ یوٗتاہ اَصٕل کالٹی کَپُر واتہِ مطلب اَمیُک کَپُر آسہِ واریاہ اَصٕل اَمیُک مطلب ڈِزاین آسہِ واریاہ اَصٕل اَمیُک فِٹنٮ۪س آسہِ واریاہ اَصٕل واریاہ زیادٕ بہٕ گٔیَس واریاہ سٮ۪ٹٕسفاے یِہٕنٛدِ مطلب چیٖزٕ سۭتۍ بہٕ چھَس یَژھان وٕنہِ بہٕ کَرٕ ہا بیٚیہِ بیٚیہِ مطلب مِنترٛا پٮ۪ٹھ آڈَر